ہیٚلو اَلسَلامُ علیکُم ہوٹَل ابصار نِشاط سے ٲں بہٕ حظ ٲسٕس اوترِ مےٚ ٲس اَتہِ بُکِنٛگ کٔرمٕژ روٗمَن دۄن بہٕ حظ ٲسٕس ٲں بہٕ حظ ٲسٕس اَتہِ مےٚ اوس ٹیٚن دہ ساس رۄپیہ ٲسۍ مےٚ ایٚڈوانٕس تہِ تۄہہِ تھٔمٕتۍ دِتھ مگر مےٚ حظ چھِ شِکایت کہِ اسہِ ووت نہٕ کانٛہہ ٹھیٖک اِنتظاماتے اَتہِ نَہ کھیٚنہٕ رنٛگہِ نَہ صَفٲیی رنٛگہِ کُنے رنٛگہِ ووت نہٕ اَتہِ اصٕل انتظامات کِہیٖنۍ اہن حظ مےٚ چھُ ناو بازِلہ

اہن حظ واریاہ مَسٲیِل ٲسۍ واریاہ مَسٲیِل ٲسۍ گۄڈٕنیٛکٕے اوس کہِ کھیٚنہٕ چَنُک ٲں چھُو نہٕ تُہۍ صَفٲیی سان چھُو نہٕ تُہۍ کھیٚن چیٚن کران تیار حظ کِہیٖنۍ یتھ مَنٛز ٲسۍ تُہنٛدۍ ٲں بانہٕ چھَلٕنۍ تُہنٛز صاف صَفٲیی چھِ وُچھان سۄ چھَنہِ صحیٖح کیٚنٛہہ یُس تۄہہِ ٲں بستر چھُو ترٛومُت بیٚڈَن کَمرَن انٛدر سُہ تہِ چھُنہٕ صاف کِہیٖنۍ اَتھ انٛدر چھُو تُہۍ واریاہ ٲں ٲں ہاے ریٹٕس ہیٚوان اسہِ واریاہ چھُو تُہۍ پونٛسہ ہیٚوان اسہِ یُس زَن نہٕ اَتھ قٲبلِ قبول چھُ کیٚنٛہہ کہ یِم تُہنٛزٕ اَتہِ چھِ ٲں میسر کانٛہہ تہِ فیسلٹی

میٛون عرض حظ چھُ بیٚیہِ یہِ تہِ کہِ ٲں آیندٕ یِم باقی ٲں سٲیِل اَتیٚن یہِ ہوٹل تُہُنٛد بُک کَرَن تِمَن گَژھہِ نہٕ کٕہٲنۍ تہِ شِکایتُک موقعہٕ یُن تہٕ بیٚیہِ حظ چھُ مےٚ باسان یُس زَن رقم مےٚ تۄہہِ ادا چھُو کوٚرمُت سُہ چھُ اَمہِ ٲں تُہنٛدیٚو سہولیاتو نِش سُہ چھُ واریاہ زیادٕ تُہُنٛد ہوٹَل چھُنہٕ اَتھ قٲبِل کیٚنٛہہ کہ بہٕ ہیٚکہٕ تیٛوتاہ رقم تۄہہِ دِتھ تُلِو حظ کِہیٖنۍ چھُنہٕ پرواے آیندٕ گَژھہِ اَمہِ چیٖزُک خیال یُن تھاونہٕ